مےٚ چھُ پرنُک واریاہ زیادٕ شوق مےٚ چھِ زنٛدگی منٛز واریاہ زیادٕ کِتاب پرمژ یِمن منٛز کینٛہہ خاص کِتابہٕ چھِ الکیٚمِسٹ گاڈ آف سُمال تھنٛگس ہو ٹُہ بِکم رِچ مگر یِمو کِتابو منٛز چھِ مےٚ سارے کھۄتہٕ پسنٛد الکیٚمِسٹ یہِ چھِ اکھ ماٹِویشنل کِتاب یہِ چھِ زنٛدگی ہنٛدٮ۪ن مسلن پٮ۪ٹھ کتھ کران یہِ چھِ وَنان اگر کٲنٛسہِ کانٛہہ چیٖز حٲصل آسہِ کرُن زنٛدگی منٛز سُہ کِتھ کٲٹھۍ کرِ سُہ حٲصل یہِ کٔر مےٚ دوستن رِکمنٛڈ دوٚپُن ژٕ پر یہِ یہِ چھِ واریاہ اصٕل کِتاب تہٕ مےٚ پٔر مےٚ ژوٚل امہِ سۭتۍ واریاہ ٹٮ۪نشٮ۪ن امہِ سۭتۍ یہِ زن سُہ پننِس فری ٹایمَس منٛز پران تہٕ یہِ چھِ باقٕیو کِتابو کھۄتہٕ واریاہ اصٕل